ہٮ۪لو سلام علیکُم ٹھیٖک چھُکھ حظ آ ٹھیٖک اَتہِ چھِ حظ بیلا ویلا کیٚنہہ تِل گۄگُل حظ تَتھ کیٛاہ حظ ریٹ آز اَصٕل چھِ حظ کِنہٕ یِہوٚے ہایبِرٛڈ حظ أسۍ کَر حظ یِمو تیٚلہِ ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ